جِناب بہِ چھُس دَپان أمِس ڈیٚلؤری بایس کۭتیہ تعٲریف کرٕ بہٕ ییٖتیٚہِ بہٕ أمِس تعٲریف کرٕ تیٖتیٚہِ چھِ أہنٛدٕ خٲطر کم تکیازِ یہِ باسیٚو مےٚ بہتٔرین اور سخت محنتی اِنسان تکیازِ مےٚ اوس آرڈر کوٚرمُت یُس زَن مےٚ اوس تتھ منٛز اوس مےٚ آرڈر کوٚرمُت بریانی کیٚنٛہہ بیٚیہِ پیٹیز تہٕ کیٚچاپس ترٛےٚ وَنیس مےٚ سۭتۍ تھیزِ بیٚیہِ اوس اتھ منٛز مےٚ تھوٚمُت سُہ تھوڑا کیٚنٛہہ یِم زَن کولڑ ڈرنٛک وول ڈرنٛک چھِ یِم تہِ آسہٕ مےٚ آرڈر کٔرمٕژ تکیازِ مےٚ اوس مہمان دۄن ترٛین یُن یِم ٲسۍ مےٚ مَسٹ ضروری مطلب بیٚیہِ تہِ أسۍ اتھ منٛز مےٚ بیٚیہِ تہِ کیٚنٛہہ چیٖز تھٔمٕتن یِم مےٚ آرڈرس منٛز لیٚکھمٕتٮ۪ن ٲسۍ یِم یِم چیٖز ٲسۍ مےٚ ٲسۍ یِم ورایاہ زیادٕ أرجنٹہٕ ضرورت اگر نہٕ یِم مےٚ ٹایمس پٮ۪ٹھ واتے یِم اگر نہٕ مےٚ آز واتے گَژھہِ ہا واریاہ مُشکِل یا ہرجہِ عزت ہیٚکہِ ہا گَژھتھ تِکیازٕ مےٚ ٲسۍ خاص مہمان یِنہٕ وٲلۍ یُس زَن یہِ ڈیٚلِؤری باے چھُ محمد اباس یہِ چھُ واریاہ بہتٔرین یُس زَن ریسٹورنٹُک وچھو امہِ ریٚسٹورنٹ وِچھو مُغل دربار ریٚسٹورینٹ یُس چھُ شُپیٖنس منٛز چھُ أمۍ کوٚر مےٚ ییٚتنَس یہِ ڈیٚلِوَر سٲنِس یتھ ایریا ہس منٛز یوٗر اوس آز واریاہ زیادٕ موسم خراب روٗد اوس پیٚوان واریاہ زیادٕ روٗد اوس پیٚوان مطلب روٗد اوس یوٗتاہ پیٚوان زِ اِنسان اوس نہٕ گاڑِ منٛز ہیٚکان نیرِتھ کہیٖنۍ تہِ اور اتھ یِمن حالاتن منٛز اوٚن أمۍ یہِ بایکہِ پٮ۪ٹھ اور مےٚ دِتُکھ کوٚرُن یہِ ڈیٚلِور یہِ چیٖز اور کٔرٕنۍ مےٚ یہِ ضرورت پورٕ یہِ باسیٚو مےٚ بہتٔرین اکھ ایٚکسِلنٹ زَبردست محنتی اور زَبردست اِنسان زَبردست پَنُن نہِ پرامِزنگ نَفر یُس زَن برابر پَنُن وعدٕ پوٗرٕ کوٚر أمس ٲسِکھ کٲم دِژمٕژ أمۍ أنۍ یہِ اَنجام چاہے کوٗتاہ تہِ روٗد اوس نہٕ پیٚوان یور ٲسۍ سِلِپ ٲسۍ کران بایک گٲڑ ٲسۍ سِلپ کران بایکہِ ہِنٛز چھنہٕ کَتھٕے مےٚ اوس باسان یہِ گوٚس یہِ ہیٚکہِ نہٕ وٲتتھ کہیٖنۍ تہِ یہِ یی نہِ کینٛہہ شاید تِکیازِ أڑۍ چھِ وَنان بَہانہٕ ہے ہُہ چھُ یہِ چھُ تہٕ یونٕے چھِنہٕ تابحال اوس أمِس وَجہِ تکیازِ یوٗتاہ زیادٕ روٗد اوس پیٚوان یپٲر چھنہٕ روڈٕچ تیٖژہ فیسلٹی کیٚنٛہہ یپٲر چھِ یہِ رَب وَب آسان واریاہ زیادٕ یہِ چھِ حال آسنہٕ باوجوٗد کٔر أمۍ کٲم أمۍ واتنو مےٚ یہِ پروڈکٹ یہِ آرڈر یُس اوس أمۍ کوٚر یہِ ڈیٚلِور ٹایمس پٮ۪ٹھ اور أمہِ سۭتۍ دراے میٲنۍ کٲم تہِ اور یُس زَن یہِ چھُ أمِس چھُس بہِ فایو سِٹار ریٹنگ دِوان یہِ چھُ بہتٔرین کیاہ چھِس وَنان ڈیٚلِؤری باے یہِ گَژھہِ ہا پریٚموٹ گَژھُن یتھۍ اِنسان گَژھن پریٚموٹ گژھٕنۍ یِم گَژھن زِندگی منٛز واریاہ برٛونٛٹھ پَکٕنۍ بہٕ چھُس أمِس ڈیٚلِؤری باے سُنٛد شُکریہِ ادا کران زِ یِتھٮ۪ن حالاتن منٛز واتنو مےٚ أمۍ یہِ آرڈر اور امہِ خٲطرٕ چھُس بہٕ أمِس یوٗتاہ بہٕ أمِس شُکریہ کرٕ تیوٗت چھُ کم تکیازٕ امہِ سۭتۍ گٔے مےٚ اکھ مُشکِل وَقتس منٛز اکھ ضرورت پوٗرٕ یۄس مےٚ باسان ٲسۍ شاید کٲنٛسہِ تہِ اِنسان سِنٛد خٲطرٕ ٲسۍ یِتھ پٲٹھۍ مُشکِل مےٚ میٲنۍ یہِ ضرورت پوٗرٕ کرٕنۍ مگر ییٚمۍ اِنسانن کوٚر مےٚ پٮ۪ٹھ احسان أمۍ اوٚن یہِ أمۍ کوٚر یہِ ڈیٚلِور یِتھٮ۪ن حالاتن منٛز أمۍ سُنٛد چھُس بہٕ واریاہ زیادٕ شُکر گزار اور بہٕ چھُس کَمپٔنی یہِ ہہے فیڑبیک دِوان زِ یہِ چھُ بہتٔرین اِنسان یہِ کٔر زَِہون تُہۍ پریٚموٹ یہِ چھُ واریاہ اصٕل یہِ ترٲیزِہون نہٕ تُہۍ کیٚنٛہہ امہِ سۭتۍ حظ آسہٕ بہٕ تۄہہِ سۭتۍ کَنٹنیو کٲم کران تُہنٛدِس یتھ ریٚسٹورنٹس مُغل دربارس سۭتۍ یہِ کیاہ سا چھُو زَبردَست ڈیٚلِؤری باے یہِ آو مےٚ واریاہ پَسنٛد